ہٮ۪لو سَمد صٲب چھُو حظ تُہۍ أسۍ حظ چھِ ٹوٗرِسٹ آمٕتۍ اَسہِ گوٚو لگ بگ زٕ گٲنٹہٕ پیٛاران اَسہِ اوس کیب ڈرٛایوَر یی ہا صُبحس شے بَجہِ اَسہِ اوس گَژھُن وۄنۍ ییٚتہِ بنڈٕ پورِ پٮ۪ٹھ اوس اَسہِ پَہلگام تام گَژھُن مگر وٕنہِ چھِ اَسہِ گٔے زٕ گٲنٹہٕ پیٛاران وٕنہِ تہِ آو نہٕ سُہ کِہیٖنٛۍ نہٕ اَسہِ کٔرۍ تٔمِس مےٚ باسان ہَتھ فون آسن اَسہِ کٔرۍمٕتۍ مگر فون تہِ چھُنہٕ سُہ تُلان کِہیٖنٛۍ نہٕ اَسہِ ؤنۍتو تُہۍ اَسہِ اَسہِ کیٛاہ أسۍ کیٛاہ کَرو وۄنۍ تٔمۍسُنٛد فون چھُ یِوان سُچ آف تیٚلہِ کٔمۍ چیٚٹھۍ ٲسۍ تٔمِس اَسہِ مطلب تیٚلہِ اوس نہ تٔمِس اوس نہٕ تیٚلہِ اگر اَسہِ مطلب کیب کَرے بُک تٔمِس ٲس تَمی وِزِ سۄ کٮ۪نسل کَرٕنۍ کٮ۪نسل تہِ کٔرٕن نہٕ کِہیٖنٛۍ نہٕ أسۍ تھٲوِنۍ لَٹکٲوِتھ ییٚتٮ۪ن أسۍ چھِ پیٛاران أسۍ چھِ وَنان وٕنی نَتہٕ وٕنی وٕنی نَتہٕ وٕنی تُلہِ فون فُل چھِ أسۍ آمٕتۍ فیملی ہٮ۪تھ چھِ أسۍ ییٚتٮ۪ن سڑکہِ پٮ۪ٹھ چھِ أسۍ پیٛاران شے بَجہِ پٮ۪ٹھٕ اہن حظ کانٛہہ طور طریٖق تہِ چھا کیٚنٛہہ چیٖز کِنہٕ کِہیٖنۍ نہٕ اہن حظ اگر اَسہِ أمِس ووٚن أمۍ ووٚن دوٚپُن شے بَجہِ ہَسا تُلو بہٕ تُہۍ أسۍ چھِ شے بَجہِ پٮ۪ٹھٕ پیٛاران وۄنۍ کَتہِ گَژھٕ اَسہِ اِنٕسٹٮ۪نٛٹلی وٕنۍ کٮ۪نٕے کَتہِ کَرون أسۍ بیٛاکھ کیب تُہۍ ؤنۍتو تَتھ تہِ لَگہِ وَنہِ تھوڑا ٹایِم ہُتہِ گوٚو اَسہِ آلرٔڈی ژیر اَسہِ چھُ پَگاہ نیرُن تہِ واپَس تُہۍ کٔرِو یہِ کمپٕلینٹ دَرٕج أمِس کیب ڈرٛایورَس رِلیٹٕڈ اَتھ منٛز لیٚکھِو اگر ہَسا اَسہِ یہِ بُک أس کٔرمٕژ کیب اَسہِ اوس أمِس دوٚپمُت یَتھ ٹایمس پٮ۪ٹھ وٲتۍزِ أمۍ ووٚن اورَے دوٚپُن بہٕ ہَسا واتہٕ یَتھ ٹایمس پٮ۪ٹھ وَنہِ چھِ أسۍ پیٛاران پیٛاران تہٕ یہِ آو نہٕ وٕنہِ کِہیٖنۍ اَسہِ دوٚپ أمِسَے گوٚو تہٕ گوٚو کیٛاہ اَمہِ پَتہٕ چھِ أسۍ بوزان أمِس چھُنہٕ گیومُت کِہیٖنۍ نہٕ سُچ آف چھُ نَمبر یِوان اہن سا اگر ہَسا أمِس کیٚنٛہہ ایٚمرجنسی تہِ آسہِ یہِ گَژھیٛا نَمبر تھاوُن سُچ آف أمِس اوس نَہ تیٚلہِ اَسہِ اِنفارم کَرُن بہٕ ہسا ہٮ۪کو نہٕ وٕنۍکٮ۪ن یِتھ کیٚنٛہہ تُہۍ کٔرۍہُن بیٚیہِ کانٛہہ ڈرٛایور اَدٕ کیٛاہ ییٖتیٛاہ ڈرٛایور ٲسۍ ییٚتٮ۪ن أسۍ کَرٕہون بیٚیہِ کانٛہہ کیب ڈرٛایور مگر أمۍ کیٛاہ سا کٔر کٲم أمۍ تھوٚو اَتھ عٲن موقَس پٮ۪ٹھ نمبرٕے بنٛد یہِ چھےٚ شیٚنٛگِتھ چھا کیٛاہ چھا کَران اَمہِ پتہٕ چھِ أسۍ پیٛاران پیٛاران پیٛاران تہٕ اَتہِ قۄدرٔتی بَنیو اَکھ آٹوٗ وول أسۍ چھِ کھٔتۍمٕتۍ اَسہِ چھَنہٕ پتہ کِہیٖنۍ أسۍ کِتھۍ کَنۍ کھٔتۍ تَتھ آٹوٗوَس تٔمۍ بِچٲرِس توٚر سمٕج یِمَن چھُ بِچارٮ۪ن گوٚومُت یِتھ کَنۍ اَکھتُے مٲنۍ نہٕ تٔمۍ کِراے تہِ رَٹٕنۍ دوٚپُن اَسہِ دوٚپُس یِتھ کَنۍ اَسہِ اوس کیب ڈرٛایورَس یُن یہِ آو نہٕ کِہیٖنۍ ٹایمَس پٮ۪ٹھ أسۍ چھِ پیٛاران پیٛاران أسۍ تھٔکۍ وۄنۍ ییٖتیٛاہ أسۍ کٔرِ وۄنۍ سُہ تہِ گوٚو پَریشان دوٚپُن یہِ أمِس پَزِ ہا نہٕ یہِ کَرُن کیٚنٛہہ تُہۍ سوٗنٛچُو پانہٕ اگر تُہۍ یی کٔرِو باقِیَن یِمَن کانٛہہ تہِ یی چکرس آسٮ۪س گَژھُن تُہۍ کٔرِو تِمَن یی ییٖیاہ کانٛہہ یور یہِ چھےٚ نہ سونٛچنٕچ کَتھ تۄہہِ پَزیو اَتھ پٮ۪ٹھ غور کَرُن یہِ چھُنہٕ یِتھَے آسان کیٚںٛہہ کہِ وَلا یہِ اَکھ آو بیٛاکھ آو تہٕ چلو مکلیو یہِ چھُو تۄہہِ سونٛچُن اَگر ہَسا یہِ کیب ڈرٛایوَر اوس یہِ ہسا آو یوٚتَن أمۍ أمۍ ہَسا دیُت اَسہِ کنفٔرمیشَن دوٚپُن بہٕ ہسا یِمو صُبحَس اَمہِ پتہٕ چھِ أسۍ شےٚ بجے أمِس فون کَران یہِ چھُنہٕ تُلٲنی سَتہِ بجہِ چھِ فون کَران یہِ چھِنہٕ سُچ آف یِوان ٲٹھِ بَجہِ چھِ فون کَران یہِ چھِ سُچ آف یِوان اَمہِ پتہٕ أسۍ کَرو تہٕ کَرو کیٛاہ نَو تہِ بجے دَہ تہِ بجے یہِ چھُنہٕ یِوان کِہیٖنۍ اَمہِ پتہٕ چھِ أسۍ بوزان اَسہِ ووٚن بیٚکۍ نفرن دوپُن مےٚ ہسا وُچھ سُہ کیب ڈرٛایوَر سُہ وُچھ مےٚ بیٚیہِ کہِ وَتہِ کِنۍ تٔمِس شاید تِمو زیادٕ پونسہٕ دِتمٕتۍ سُہ تِمنٕے نِوان تِم نِمٕتۍ تٔمۍ تَتھ جایہِ بیٚیہِ کِس کَتھ تام جایہِ یہِ کیُتھ مُشکل گَژھ اِنسانَس اگر اَسہِ أمِس پونٛسہٕ ٲسۍ اَسہِ اگر أمِس کَم پونٛسہٕ ٲسۍ یہِ وَنہِ اَسہِ پونٛسہٕ گٔے کَم تُہۍ دِیِو مےٚ بیٚیہِ پونٛسہٕ أسۍ کَرٕہو کیٚنٛہہ أسۍ کَرٕہو أمِس سۭتۍ کَتھ باتھ پتہٕ وٕچھہو اگر کیٚنٛہہ کٔمی ؤمی آسٮ۪س سُہ کرہو پوٗرٕ مگر تِتہِ ووٚن نہٕ أمۍ کِہیٖنۍ نہٕ